شُنَمَتھ ساس پانٛژھ ہَتھ تہٕ ژۄیہِ تٲجۍ دُنَمَتھ ساس ترٛےٚ ہَتھ تہٕ اَکہٕ ہٲٹھ شیٚیہِ تٲجی ساس پانٛژھ ہَتھ شُونٛزاہ اَکھ لَچھ اَکہٕ نَمَتھ ساس اَکھ ہَتھ تہٕ اَرٕہٲٹھ ترُوَنزاہ ساس پانٛژھ ہَتھ تہٕ اَرٕہٲٹھ شیٚیہِ تٲجی ساس شےٚ ہَتھ تہٕ اَکھ